سٲنِس سماجَس منٛز ییٚلہِ زَن زَنانہٕ مِنِسٹرٛیٹ چھِ کَران تٔمِس سۭتۍ چھُ یِوان اَصٕل سلوٗک کَرنہٕ تہٕ یۄس یہِ زَنان چھےٚ أمِس سۭتۍ چھُنہٕ کانٛہہ تہِ بدسلوٗکی یِوان کَرنہٕ بیٚیہِ چھِ أمِس چھِنہٕ یِوان زیادٕ کامہِ ہُنٛد بار چھِنہٕ یِوان أمِس پٮ۪ٹھ تراونہٕ کِہیٖنۍ واریاہ زیادٕ کینٛژَن جایَن چھےٚ سٲنِس کَلچَرَس منٛز سٲنِس سماجَس منٛز واریاہ زیادٕ بے دٲری اَتھ ہٮ۪لتھَس تہٕ ہایجیٖنَس متعلق مگر زیادٕ تہِ چھَنہٕ تیٖژاہ کینٛہہ ییٖژ زن آسٕنۍ گَژھِ گورمٮ۪نٛٹَس ہسا پَزَن تِم قدم تُلٕنۍ ییٚمہِ سۭتۍ زَن یہِ بے دٲری پٲدٕ گژھِ سٲنِس سماجَس منٛز تاکہِ ہٮ۪لٕتھ تہٕ ہایجیٖن روزِ برقرار اَتھ مٮ۪نسٹرویشنَس دوران یِم زَن یِم زَنانہٕ چھِ یِمَن چھِنہٕ یِوان سُہ سلوٗک کَرنہٕ زِ یِم چھنہٕ پاک کِہیٖنۍ صاف کِہیٖنۍ یِمَن چھِ یِوان اَصٕل پٲٹھۍ ٹرٛیٖٹ کَرنہٕ سٲنِس سَماجَس منٛز مگر کینٛہہ جایہِ چھےٚ تِم تہِ ییٚتٮ۪ن یِمَن سۭتۍ بد سلوٗکی چھِ یِوان کَرنہٕ زَن تہِ تِم چھِ کَران ٹرٛیٖٹ یہِ چھُنہٕ نیچرَل کِہیٖنۍ یۄس یہِ زَنانہٕ چھےٚ یہِ چھےٚ پانہٕ اَمہِ خٲطرٕ ذِمہٕ دار